اسلامُ علیکُم ہے تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِوٕ محمد محمد رمضان خان مےٛ ؤنۍ تومےٚ یہِ مال مال اوس مےٚ ضوٚرتھ ہے بہٕ چھُسے یہ سُلہٕ کاک بہٕ چھُس گاندربَل پٮ۪ٹھٕ آ شُکر شُکر خۄدایَس کُنتھ مےٚ مےٚ اوس یہِ مال اوس مےٚ ضوٚرتھ مال اوس مےٚ ضوٚرتھ اَکھ اوس مےٚ دُکان خٲطرٕ آ بہٕ وَنو نہ تۄہہِ بیٚیہِ چھُ مےٚ خاندرَس خٲطرٕ مال ضوٚرَتھ مگر خاندرَس خٲطرٕ چھُ مےٚ مال اے کٕلاس ضوٚرَتھ احمدٕنۍ احمدٕنۍ تقریٖبن چھِ تِمَن مازَس دَہ کۄٮ۪نٹَل دِنۍ خاندرَس پٮ۪ٹھ کہٕ ماز چھ مےٚ ضوٚرَتھ آ وُہ سٮ۪پٹمبَر تُہۍ ؤنۍ تو مےٚ تُہۍ کَتہِ چھِو نیے چھِوٕ تُہۍ کَر ؤسِو واپَس وارٕ کارٕ

یہِ چھُ آسان تقریٖبن لَگَن بہٕ وَنو تۄہہِ تقریٖبن آ زٕ ژور ہَتھ چھا تقریٖبن مال ہے چھُو تۄہہِ واریاہ تیٚلہِ مےٚ لَگَن کَٹھ

ٹھیٖک ٹھیٖک نہ دَہ دَہ بہہ کۄینٹل چھِ مےٚ أکِس خاندرَس خٲطرٕ ضوٚرَتھ پَتہٕ چھُ مےٚ بیاکھ خاندر مگر سُہ آو نہٕ وٕنہِ مےٚ نِش کِہیٖنۍ آ ژٕ ون تہٕ مےٚ ونہِ اَتھ کیاہ ریٚٹا چھِ ریٚٹا کیاہ چھُو آز کٕنان اے وۄنۍ وٕچھسا میون بہٕ چھُسے ژےٚ پرٛون کَسٹ بہٕ چھُسے ژےٚ پرٛون کَسٹَمَر

ٹھیٖک ٹھیٖک نہ پونسہٕ مِلنو تۄہہِ پونسہٕ مےٚ چھو مےٚ ژےٚ آز تانۍ رُکٲے مٕتۍ پونسہٕ مےٚ چھِ مٕے ژےٚ پونسہٕ نہ نہ نہ زٕہٕنۍ نہٕ مےٚ چھُ مےٚ ژےٚ مےٚ چھُ مےٚ ژےٚ میٲنۍ کِنٮ۪تھ سورُے دِیُتمُت چھُو مٕے نہ ژٕ وَن تہٕ مےٚ وٕنی مہ چھی ژےٚ ضوٚرَتھ پونسہٕ بہٕ ترٛاوے ژےٚ وٕنی پونسہٕ

بہٕ بہٕ پیارٕ بہٕ پیارٕ دَہ دۄہ پیارٕ کیازِ کہِ وُہ سٮ۪پٹمبَر تانۍ چھُ وٕنہِ واریاہ ٹایِم رٮ۪تھ کَنڈ چھُ وٕںکٮ۪نَس اَدٕ کیاہ تُہۍ ؤنۍ تو مےٚ تُہۍ کَتہِ تۄہہِ کَتٮ۪تھ سَمکھو بہٕ تُلنا تیٚلہِ تٔتھۍ مال تۄہہِ کَتٮ۪ن سَمکھو بہٕ

ٹھیٖک اَدٕ اگر تُہۍ مےٚ اگر تُہۍ مےٚ تٔتھی پیٲرِو بہٕ یِمو تۄہہِ یِتھُے تُہۍ تور وٲتِو نہ ییٚمہِ دۄہ تُہۍ تور وٲتِو

آ یہِ چھُ یہِ چھُ مےٚ پَننُے نَمبَر

چا چلو چلو شُکریا چلو چلو شُکریا شُکریا جناب آ شُکر شُکر خۄدایَس کُن اَد حظ چلو بِہو خۄدایَس حوالہٕ